فی الحال نہ حظ چھُس نہٕ بہٕ جاب کران کیٚنٛہہ بہٕ حظ چھُس وُنہِ کالیجہِ منٛزٕے پران اَتہِ حظ چھِ واریاہ مُشکِلات یِوان ایساینمنٹ چھِ آسان بَناؤنۍ کٔلاس ٹیٚسٹ چھُ آسان باقے باقے کامہِ چھِ آسان بیٚیہِ حظ چھ یپٲرۍ پَنٕنۍ حظ تہِ چھےٚ کٲم گَرِ آسان امہِ موٗجوٗب چھُ نہٕ ؤنہِ جاب میلیومُت کیٚنٛہہ بہٕ چھُس ؤنہِ حالس کالیجے پران ییٚتہِ حظ چھ واریاہ واریاہ ہہُ یہِ اساینمنٹ آسان دِنۍ باقے کٔلاس ٹیٚست آسان سپوٹس آسان وُنہِ نَہ حظ چھِ بہٕ جاب کَران کیٚنٛہہ حظ